میون فیورٹ ایٚکٹر چھُ آمر خان ایٚکٹریٚس چھِ کٔریٖنا کفور تہنٛز اکھ موٗوی چھِ تھری ایٚڈیٹٕس یۄس مےٚ واریاہ پسنٛد چھِ یتھ منٛز زن اکھ مطلب مارَل چھِ مطلب سۄ فلم چھِنہٕ باقی ین فلمَن ہٕنٛدۍ پٲٹھۍ ایٚنجایمنٹ خٲطرٕ کینٛہہ تتھ منٛز چھِ اینٛجایِمنٹ تہِ مگر تمہِ فلمہِ سۭتۍ چھِ أسۍ سبق تہِ ہیٚچھان کینٛہہ